آسیا یُس یہِ ڈرایِنٛگ کَلاس چھِ یُس یہِ آرٹ اَکھ چھِ مےٚ ہَسا چھِ اَمیُکم کٕلاس وٕلاس یِم ریٔٹۍ مٕتۍ مےٚ ہسا وُچھ تَتہِ اَکُے چیٖز گۄڈٕ ہسا اوس نہٕ مےٚ تَگان کِہیٖنۍ بَناوُن یہِ آرٹ یہِ کینٛہہ شِکلا وکلا کیٚنہہ کانٛہہ سِکیٚچ وکیٚچ یا کیٚنہہ ڈرٛایِنٛگ کٲنٛسہِ ۂنٛز ڈرٛایِنٛگ ٲسۍ نہٕ مےٚ تَگان بِلکُلٕے کِہیٖنۍ اَلبتہ ییٚلہِ حظ مےٚ کلاس رٔٹۍ مےٚ ہا ہیٚوچھ بیسِک پٮ۪ٹھ بیسِک پٮ۪ٹھ ہہ ہیوٚچھ مےٚ کِتھ کٔنۍ چھِ آسان کَلَم رَٹُن کیٛاہ چھُ پیٚوان پَتہٕ کَرُن کُس برٛش کُمہِ ساتہٕ چھُ یوٗز کَرُن یہِ ہَسا ہیوٚچھ مےٚ وارٕ وارٕ بہٕ چھُس شُکُر گُزار تٔمِس اُستاد سُنٛد یِم مےٚ یہِ ہیٚچھنو کیٛازِکہِ اگر نہٕ ہسا مےٚ ہیٚچھ ہیٚچھ ہے کینٛہہ کیٛازِ مےٚ نَسا آسہِ ہے پٔے ؤے کِہیٖنۍ یُس یہِ ڈرایِنٛگ چھِ امہِ سۭتۍ گٔے مے اَکھ چیٖز آز ہَسا چھُس بہٕ ہیکان کانٛہہ تہِ سِکیچ ٲسِنۍ یا بیٚیہِ کینٛہہ ڈر کٲنٛسہِ ہٕنٛز تہِ ڈرٛایِنٛگ ٲسِنۍ ہہ کانٛہہ شَکل ٲسِنۍ سُہ ہسا چھُس بہٕ ہیٚکان آرام سان بَنٲیِتھ کیٛازِکہِ یُس ہسا اُستاد چھِ تِم ہَسا ہیٚچھنونَس بہٕ واریاہ اَصٕل پٲٹھۍ